وعلیکُم السلام اَہن حظ آ آ آ مےٚ نِش چھِ سورُے ایولیبٕل آ یہِ چھُ گژھان بَہہِ شیٚتھۍ آ آ پَتہٕ وٕچھو أسۍ کَم پَہم تہِ کرو تۄہہِ کیٛاہ کیٛاہ چھُ نیُن اَسہِ نِش چھِ ہر کیٚنہہ ایولیبٕل تُہۍ ؤنِو آ مِکسر تہِ بَنن آ مِکسر تہِ چھُ ترٛاموٗ بانہٕ تہِ چھِ گِلاس تہِ حظ چھِ سٲری ایویلیبٕل کَپ چھُ تِم تہِ ہیٚکِو تُہۍ نِتھ پَلیٹ تہِ بَنن اَصٕلۍ آ آ تِم تہِ چھِ تِم تہِ چھِ کرٛاکری کَپ تہِ بَنن آ سُہ گژھِ یِہوٚے یہِ شیٚیہِ سَتہِ ہَتہِ اۭں ڈِسکاوُنٹ وٕچھو پَتہٕ یہِ تُہۍ ییٖزیو تہٕ پَتہٕ وٕچھو ڈِسکاوُنٹ تا دامہٕ پَلیٹ تہِ بنن اَوا اَوا اَوا اَوا أسۍ چھِ ییٚتھۍ آ یہِ چھُ ییٚتہِ گژھان ہٮ۪رٕ ٹَوُن پٕلازا اَوا اَوا آ ؤلِو کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ اَوا بایکہِ پٮ۪ٹھ تہِ ہٮ۪کِو تُہۍ یِتھ آ تُہۍ یہِ کرناوَو شٲہی ییٚتہِ چھُ اَصٕل آ کینٛہہ چھُنہٕ اَصٕل پٲٹھۍ ییٖزیو تۄہہِ کرناوَو شٲہی اَصٕل اَتہِ چھُ ہرٕ کینٛہہ آ ؤنِو حظ آ چیٖنوٗ پَلیٹ تہِ بَنن تَتہِ چھُ ہرٕ کیٚنہہ سورُے سورُے مِکسر بَنن آ ٹھیٖک ٹھیٖک آ ییٚتہِ نیوٗ آ یہِ واریہو نیوٗ راتہٕ پٮ۪ٹھ یہِ

آ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ ؤلِو کیٚنہہ چھُنہٕ بہٕ تھاوٕ لیٖکھِتھ سورُے تُہۍ ؤنۍزیو مےٚ تہٕ بہٕ لیکھٕ سورُے آ دیٖچہِ چھِ ٹھیٖک

ٹھیٖک

برتن آز چھِنہٕ برتن مےٚ باسان بَنٹن تِم ہٮ۪کَن بٔنِتھ آ اَوا اَوا اچھا چلو ٹھیٖک